یُس مےٚ پروڈَکٹ اَصٕل باسیو یَتھ یَتھ منٛز مےٚ پازِٹِو اٮ۪کٕسپیٖریَنٕس سُہ چھُ مےٚ باسیومُت شَمپوٗ کِلنِک پٕلَس تِکیٛازِ ییٚلہِ مےٚ سُہ یوٗز کوٚر مےٚ گوٚو تَمہِ سۭتۍ مَس واریاہ اَصٕل تہٕ مےٚ باسیو نہ یہِ چھُ شَمپوٗ واریاہ اَصٕل باقیو نِش باسیو سُہ مےٚ اَصٕل